وعلیکُم سَلام

کیٚنٛہہ چھُ نہٕ کٔرِو بَناوُن کٮُ۪تھ چھُو اَدٕ سا کٔرِو تُہۍ سٮ۪نٛڈ تہٕ بہٕ وُچھو کیٚنٛہہ چھُنہٕ کٔرِو تُہۍ سٮ۪نٛڈ